آ بہٕ وَنہو تۄہہِ کہِ واریاہ اِمپرٛیوٗمیٚنٛٹہٕ گٔے سٲنِس وِلیجَس منٛز سٲنِس ایریا ہَس منٛز ٲں یور مےٚ یور بہٕ سُکوٗل چھَس گژھان دۄہَے دۄہَے رِگیوٗلَرلی تَتہِ چھُ اَتہِ بَنووُکھ اَکھ ہاسپِٹَل واریاہ اصٕل ہاسپِٹَل بَنووُکھ سُہ مےٚ چھُنہٕ ناو تَمیُک یاد کیٚنٛہہ مگر بَنووُکھ واریاہ اصٕل تَتہِ تھٲوُکھ میٚڈِکٕل کِیر سورُے اصٕل پٲٹھۍ ہَر کانٛہہ فیسَلٹی تَتہِ تھٲیِکھ ڈاکٹٲرٕز تہٕ وۄنۍ اگر کانٛہہ تہِ بیٚمار آسہِ گَژھان سُہ ہیٚکہِ تور گٔژھِتھ آرام سان اصٕل پٲٹھۍ تہٕ ٲں تَتہِ چھِ اَکھ لیڈی ڈاکٹر تہٕ اَکھ ہُہ ڈاکٹر تہٕ ییٚمہِ یُس واریاہ مَشہوٗر چھُ ڈاکٹر نذیٖر تہٕ سُہ ہاسپِٹَل چھُ واریاہ اصٕل واریاہ بوٚڑ تَتہِ چھُ سورُے میٚڈِکٕل سٹاف تہٕ تہٕ سُہ چھُ سانہِ خٲطرٕ واریاہ بیٚٹَر اِمپرٛوٗمیٚنٛٹ